گانٛدربل ڈِسٹرک چھُ یِوان ماننہٕ لیک ڈِسٹرک ییٚتہِ چھُ وارِیاہ یعنی کہِ سپرنٛگٕس چھِ لٮ۪کٕس چھِ ییٚتہِ وارِیاہ گانٛدربلس منٛز اکھ چیٖز بیٚیہِ چھِ ییٚتہِ وارِیاہ ٹوٗرسٹ پلیسِز یَتھ منٛز ساری کھۄتہٕ زیادٕ چھِ یِوان مانںہٕ تَتھ چھِ أسۍ وَنان سۄنہٕ مرٕگ چھِ یِوان مانسبل چھِ یِوان گنٛگبل چھِ یِوان تہٕ یِم چھِ کیٚنٛہہ میٚجر ٹوٗرسٹ جایہِ یِمن یور لُکھ چھِ یِوان اِنڈیٖکہِ پٮ۪ٹھٕ تہٕ باقین باقین جاین پٮ۪ٹھ تہِ چھُ یِوان یہِ یور یِمہٕ وِزِٹ کرنہِ اگر أسۍ بیٚیہِ تہِ وٕچھو ییٚتہِ کھیٖر بھوانی تہِ چھُ یُس تُلمُلِس منٛز گانٛدربلس منٛز چھِ یِوان تَتہِ چھُ سُہ اکھ مٔنٛدِر یُس راگناتھ دیوی ہِنٛدِس پٮ۪ٹھ چھِ تور تہِ چھِ یِوان لُکھ سہٕ مٔندِر یعنی کہِ موسلی چھِ یِوان نان مسلِم کُمنِٹی تور یِم وِسہٕ یِم کَران چھِ وِزِٹ اَتھ اور اَتھ یعنی کہِ اَتھ مٔنٛدرِس منٛز گنٛگبل چھِ گنٛگبل چھِ اکھ فٮ۪مس ٹوٗرسٹ پٕلیس یہِ کَمہِ خٲطرٕ ٹرٛٮ۪کِنٛگ خٲطرٕ ٹرٛٮ۪کِنٛگ خٲطرٕ چھِ لُکھ چھِ گَژھان چاہے سُہ کَتیُک تہِ آسہِ فارٮ۪نٔرو پٮ۪ٹھ فارٮ۪ن پٮ۪ٹھ چھِ یِوان نیٚبرِمو مُلکو پٮ۪ٹھ چھُ لُکھ یِوان تِم چھِ ٹرٛٮ۪ک کَران اتھ گنٛگبلس یہِ چھِ یِوان اکھ زبردس ٹرٛٮ۪کِنٛگ پٕلیس مانٛنہٕ یُس ڈِسٹرک گانٛدربلس منٛز چھِ یِوان لبنہٕ اور چھِ لُکھ یِوان ٹرٛٮ۪ک کَران ٹرٛٮ۪کس منٛز چھِ تِم لُطُف تُلان مَزٕ چھِ تُلان کران چھِ یِم ٹرٛٮ۪کِنٛگ چھِ کَران بیٚیہِ اگر أسۍ وٕچھان چھِ یعنی کہِ مین یۄس ٹوٗرسٹ پٕلیس چھِ ییٚتہِ یور ؤریٖکِس ؤرِیَس چھِ آسان فُلو ٹوٗرسٹن ہُنٛد تَتھ مںٛز چھِ أسۍ یِوان لبنہٕ سۄ گٔے سۄنہٕ مرٕگ سۄنہٕ مرٕگ چھِ گانٛدر مین گانٛدربل پٮ۪ٹھ کم سے کم چھِ سُہ مین گانٛدربل پٮ۪ٹھ پٕنٛژٕ شیٹھ کِلوٗ میٖٹر دوٗر یُس کنٛگن سایڈٕ چھُ یِوان تہٕ اور چھِ اکھ لُطُف اندوز سٕہ نظارٕ اَتھ اور نظارٕ چھِ آسان وارِیاہ نظارٕ اَتھ یعنی کہِ اور گژھنس چھِ یِوان وارِیاہ نظارٕ لبنہٕ وَتہِ وَتہِ یِم ٹوٗرسٹ پٕلیس یِم تہِ چھِ یِم چھِ گَژھان کٲم یِمن پٮ۪ٹھ چھِ گَژھان لُکھ یِوان مَزٕ تُلان تہٕ اگر أسۍ وٕچھو بیٚیہِ چھِ لۄکچہِ لۄکچہِ جایہِ ییٚتہِ وارِیاہ یور ٹوٗرسٹ چھِ یِوان یَتھ منٛز اگر أسۍ وٕچھان چھِ تَتھ منٛز چھِ یِوان یعنی کہِ بیٚلی بِرٛج چھُ ییٚتہِ یُس سُہ یعنی کہِ یعنی کہِ نُنرس انٛدر چھِ بیٚیہِ چھِ یِوان ییٚتہِ باقٕے ٹرٛٮ۪کِنٛگ پٕلیس تہِ چھِ ییٚتہِ وارِیاہ تہٕ یِم چیٖز چھِ تِم یِم تِم جایہِ یور ٹوٗرسٹ چھِ یِوان لُطُف اندوز چھِ تُلان پنُن پان گوٚو یِم چھِ وارِیاہ ٹوٗرسٹ پٕلیسِز گانٛدربلس منٛز ییٚلہِ ییٚتہِ کیٛاہ چھُ گَژھان کٲم ہرٕ کُنہِ چاے چھِ آسان پنٕنۍ پںٕنۍ سِگنِفِکٮ۪نٕس یِتھ کٔنۍ أسۍ وَنو مانسبلس نزدیٖک چھِ اکھ باغ تَتھ چھِ أسۍ وَنو جروکا باغ جروکا باغ چھِ بنٲمٕژ یعنی کہِ سُہ چھُ مۄغلہٕ ٹایمو بنٲمٕژ تِمو پنٛنہِ بیٚہنہٕ خٲطرٕ آسان آرام کرنہٕ خٲطرٕ تہٕ أسی یِتھ کٔنۍ اگر أسۍ وٕچھو وارِیاہ جایہِ چھِ ٹوٗرسٹس یَتھ پٕلیسِز یَتھ منٛز گانٛدربلس منٛز یِم یِوان چھِ یعنی کہِ ٹوٗرسٹ یِوان چھِ تہٕ کَران چھِ مَزٕ یِمن جاین چھِ کَران تِم یعنی کہِ تُلان چھِ مزٕ